ہٮ۪لو اَلسلام علیکُم وعلیکُم السلام الحمدُ اللہ تُہۍ چھِو ٹھیٖک صحت چھےٚ ٹھیٖک اَچھا ٹھیٖک چھُ آ آ باپٲری چھِ اَچھا اَچھا ٹھیٖک کَم ژوٗنٛٹھۍ اَچھا اَچھا گۄڈٕ ؤنۍتو مےٚ تُہۍ کَم چھِو اَچھا اَچھا ٹھیٖک ژوٗنٛٹھۍ کَم قٕسٕم چھِو ژوٗنٛٹھۍ کیٛاہ کیٛاہ قٕسٕم چھِ اَچھا اَچھا

اَچھا اَچھا ٹھیٖک تُہۍ ییٖتیٛاہ ییٖتیٛاہ یِم چھِ یہِ کوٗتاہ چھُ رول کیٛاہ چھُ پرٛٮ۪تھ کُنیُک کوٗتاہ کوٗتاہ چھُو تۄہہِ اٮ۪ویلیبٕل اَچھا اَچھا اَچھا زٕ پونٛسہٕ دَپ ژٕ ہُم نہ سِکیب وِکیب دار کیٚنہہ صاف مال نہ پانٛژھ تَہہ ژور تَہہ کۭتیٛاہ پیٹہِ چھِو

اَچھا ٹھیٖک اَچھا سُہ اوسُو ڈَبنٕے بوٚرمُت نہ تۄہہِ وٕچھو مال اَچھا سٕٹور مہ اوس کُنہِ ٹایمَس اَچھا تازٕ اَچھا ژور دۄہ نہ اَچھا اَچھا تۄہہِ اوسُوا کُنہِ جایہِ اَتھ مُتعلِق ہہ کٕننٕچ ریٹھٕے ریٹ کٔروٕ اٮ۪کاڈِنٛگلی چھُ مال وٕچھُن ییٚمِس یُتھ سُہ ویوٚٹھ مال آسہِ صاف آسہِ سِکیب آسہِ نہٕ تَمے حِسابَن بیٚیہِ کٲنسہِ باپٲرِس ہووُ بیٚیہِ کٲنسہِ تۄہہِ یہِ مال اَچھا ٹھیٖک ٹھیٖک گوٚو باقٕے چھُے نہٕ کٲنسہِ وٕچھمُت یِتھ پٲٹھۍ چھِ اَتھ دِمہو نَظر اَتھ دِمو یِتھ پٲٹھۍ نظر پانہٕ تہِ وٕچھو کَمہِ حِسابہٕ چھُ مال کَمہِ آیہِ چھُ تہٕ تَمے حِسابہٕ گژھِ ریٹ یِتھ پٲٹھۍ چھُ اَگر صاف آسہِ مال ویوٚٹھ آسہِ مال تہٕ اَچھا اَتھ یُس اَتھ بہٕ یِم نہٕ پانہٕ کیٚنہہ اَتھ یِن نَفر زٕ ژور سوزَکھ بہٕ تِم دِن اَتھ نَظر مالَس صاف چھا کَمہِ آیہِ کیٛاہ چھُ یہِ چھُ تَمہِ تَمہِ حِسابہٕ کَرو ریٹ یِتھ پٲٹھۍ چھُ ژور تَہہ پانژھ اہ اَکِس نَمبرَس چھُ گژھان اَلگ دٔیِمِس نَمبرَس چھُ بیٛاکھ گژھان بیٚیہِ اَتھ چھِ قٕسٕم پَتہٕ قٕسٕمہٕ آسان یہِ چھُ تَمے حِسابہٕ ریٹ تہِ گژھان اَکھ نَمبر ٲٹھ ساس ٲ ٲٹھ شَتھ گژھان نَو شَتھ گژھان بَہہ شَتھ گژھان یہِ چھِ ییٚمہِ حِسابہٕ یہِ آسہِ سَتھ ہَتھ تہِ گژھان شےٚ ہَتھ تہِ گژھان ییٚمہِ حِسابہٕ کٲم

اَچھا یہِ چھُ کانٛہہ پیٖٹۍ بَہہ شَتھ گژھان ژۄداہ شَتھ گژھان منٛزٕ گژھان کانٛہہ ساس تہِ یہِ چھُ مارکیٹَس پٮ۪ٹھ مالَس پٮ۪ٹھ ڈِپٮ۪نٛڈ یہِ چھِ ریٹ روزان اَوا بیٚیہِ چھُ یہِ نہ یہِ چھُ ڈِپٮ۪نٛڈ کران کہِ تۄہہِ کَمہِ علاقہٕ پٮ۪ٹھ أنۍوٕ ژوٗنٹھۍ اَتھ مہ چھُ بدل کانٛہہ داگ ڈونٛٹھ داگ مہ چھُ باقٕے کانٛہہ داگ مہ چھُ ییٚتہِ چھِ کانہہ کَمپِیَر آ آ ییٚتہِ چھِ ییٚتہِ چھِ اَلگ اَلگ اَچھا یہِ چھِ سٕٹور تہِ ہٮ۪کان کٔرِتھ واریاہَس ٹایمَس ٹھیٖک ٹھیٖک مَگر یہِ کیٛاہ چھِ یَتھ وَنان ییٚتہِ چھِ واتان واریاہَس ٹایم وارِیَہو سایڈَو پٮ۪ٹھ ژوٗنٹھۍ یِمن چھِ اَلگ الگ ریٹ گژھان کیٛازِ کہِ اَڈٮ۪ن جایَن چھُ زیادٕ صاف بیٚیہ ویوٚٹھ مال بیٚیہِ ہاوُن باوُن لایَک رَنگ تہِ چھُ اَصٕل

مال چھُ بیٚیہِ آ اَگر اَسہِ سٕٹور آسہِ مال کوٚرمُت اَمہِ برونٛہہ سُہ چھُ تَتھ چھےٚ آسان کالٕٹیٖز ڈِفرنٛٹ کالٹی یُس تازٕ ژوٗ ژوٗنٹھ چھُ آسان تَمہِ کھۄت چھِ تَتھ واریاہ کالِٹیٖز ڈِکریٖز آسان گٔمژٕ کَم آسان گٔمژٕ کالِٹیٖز ٹھیٖک چھُ بہٕ سوزَکھ نَفر زٕ ژور تِم دِنۍ اَتھ نَظر تہٕ تَمے حِسابہٕ بَنہِ اَتھ پَتہٕ ریٹ تہِ تِم یِن پَگاہ کٲلۍکٮ۪تھ پَگہٕے اَگر پَگہٕے آو ٹایم تہٕ پَگہٕےیعنی پَگاہ صبُحٲے نہ تہٕ پَگاہ شامَس ٹھیٖک چھُ تُہۍ تھٲیزیو مال أتی تہٕ کِہینۍ چھُنہٕ پَرواے چلو اَلسلام علیکُم